ہیٚلو اسلام علیکُم ٹھیٖک چھِو حظ اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک

اَسہِ حظ چھِ واریاہ چیٖز یمے یِم واریاہ قٕسمٕکۍ پَلَو پاکِستانی سوٗٹ چھِ زَرباب سوٗٹ چھِ بیٚیہِ چھِ پَنٛجابی بیٚترِ یہِ تۄہہِ گَژھوٕ تہِ چھُ اَسہِ ییٚتن اَسہِ چھُ ایٚویلیبُل سورُے کیٚنٛہہ اَہَن حظ اَہَن حظ اَسہِ چھُ واریاہَن پرٛوڈَکٹَن ہٕنٛدۍ یِم اَصٕل چیٖز أسۍ حظ چھِ بیٚیہِ تہِ کٕنان ییٚتہِ واریاہ چیٖز تہٕ مگر سوٗٹ چھِ اَسہِ یہِ چھِ اَسہِ تھوڑا اِمپاٹنٛٹ ییٚتہِ اَہَن حظ یہِ تہِ چھُ کاسمیٚٹِک تہِ چھُ کُس حظ سوٗٹ پاکِستانی کِنہٕ پَنٛجابی وَغیرہ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ اَہَن حظ کَنسیٚشَن چھِ گَژھان اَسہِ چھُ ییٚتہِ یہِ آف لاین تہِ کٕنان تہِ یم آن لاین تہِ وۅنۍ یِتھٕ کٔنۍ تۄہہِ خۄش گَژھوٕ تہٕ تِتھٕ کٔنۍ ہیٚکِو تُہۍ یِتھ مگر اگر آف لاین چھُ ییٚتٮ۪ن چھِ توتہِ وُچھان بیٚترِ یہِ سوٗٹ کیٛاہ چھُ تہٕ اَہَن حظ یہِ یہِ چھُ آسان یہِ سامان چھُ آسان بَرابر تی کَپُر آسٮ۪س برابر تی یہِ اَسہِ آف لاینَس مَنٛز کٕنو تہِ کٕنو أسۍ آن لاینَس مَنٛز تہِ ییٚلہِ تُہۍ واریاہ تُلِو کَنسیٚشَن چھِ گَژھان ٹھیٖک حظ چھُ ییٖزیٚو